السلام علیکم مےٚ ٲسۍ صُبحٕے کٔرمٕتۍ آرڈَر پیٖزا بیٚیہِ بِریانی زٕ پَلیٹ بٔرگَر ژور بیٚیہِ سینٛڈوِچ زٕ تہٕ بیٚیہِ موموز ژور پَلیٹ مگر مےٚ ییٚلہِ گَرِ کٮ۪ن وون مےٚ دوپُکھ مےٚ کٔرۍ یِتھ کٔنۍ آرڈَر یِم یِم چیٖز مےٚ وون تِمن سارِنٕے ہُنٛد ناو تہٕ تِمو دوپ دوپُکھ ہو ژےٚ چھُتھ نہٕ ٹھیٖک کٔرمٕتۍ آرڈَر کینٛہہ اَسہِ ٲسۍ نہٕ یِم یِم چیٖز ضروٗرت کینٛہہ وۄنۍ یِم ژےٚ یِم سینٛڈوِچ زٕ تہٕ یِم موموز ژور پَلیٹ چھِتھ آرڈَر کٔرمٕتۍ ژٕ کَر کٲم ژٕ کَر یِم کینٛسل تہٕ ژٕ کَر یِمو بَدلہٕ بَدَل کینٛہہ یہٕ آرڈَر تہٕ تِمو وون تورٕ دوپُکھ اَکھ کَر ژٕ یہٕ تنٛدوٗری چِکَن تہٕ بیٚیہِ کَر ژٕ یہٕ اَتھ کیاہ چھِ وَنان بیٚیہِ بٔرگَر ژور مَطلب آلریڈی ٲسۍ مےٚ ژور کٔرمٕتۍ تِمو دوپ دوپُکھ ژٕ کر تانۍ مَطلب یِم بیٚیہِ ژور بٔرگر ایٚڈ تَتھ بیٚیہِ کر تنٛدوٗری چِکَن تہٕ بیٚیہِ وٕچھ یہِ اَتھ کیاہ وَنن شورما اگر ایٚولیبٕل چھُ اَتھ ریسٹورینٛٹَس پٮ۪ٹھ بیٚیہِ کر کٲم بیٚیہِ اَن شورما تہٕ وۄنۍ چھس بہٕ تۄہہِ رِکویسٹ کَران تُہۍ کٔرِو کٲم تُہُۍ کٔرِو یِم یہِ چیٚک کہِ میٲنۍ آرڈَر کیاہ کیاہ اوس مےٚ کوٚرمُت تہٕ یہِ تُہۍ کٔرِو یِمو منٛز یِم زٕ کینسل یِم تۄہہِ بہٕ وَنہٕ تہٕ یِم باقٕے زٕ أڑۍ زٕ کٔرِو تُہۍ یِمو منٛز کینسل تہٕ أڑۍ تھٲیِو تہٕ پتہٕ کٔرزیٚو مہربٲنی کٔرِتھ یہِ پتہٕ واتنٲیزیٚو ٹایِمَس پٮ۪ٹھٕے اَتھ منٛز چھِ یِوان کینٛسل چھُ تۄہہِ کَرُن خٲلی اَکھ یِم سینٛڈوِچ زٕ تہٕ بیٚیہِ یِم موموز ژور پَلیٹ یِم چھِو تۄہہِ کینٛسل کَرٕنۍ امہِ بدلہٕ چھُ تۄہہِ تھاوٕنۍ تَنٛدوٗری چِکَن تہٕ بیٚیہِ شورما اگر ایٚولیبٕل چھُو تہٕ بیٚیہِ چھُو تۄہہِ کَرٕنۍ ہُرراوُن یِم بٔرگَر ژور چھُو تۄہہِ بیٚیہِ تھاوٕنۍ ایٚکٕسٹرٛا آلریڈی ٲسۍ ژور کٔرمٕتۍ تہٕ بیٚیہِ ژور چھِو تۄہہِ تھاوٕنۍ گٔے ٲٹھ یِم بٔرگَر تہٕ باقٕے یتھ پٲٹھۍ یہٕ مےٚ وونمُت اوس گۄڈٕنیٚتھ باقٕے چھُو تۄہہِ بَرابر کَرُن تِتھٕے پٲٹھۍ تہٕ مگر مہربٲنی کٔرِتھ وۄنۍ واتنٲیزیٚو یہٕ آرڈَر تایِمَس پٮ۪ٹھٕے تہٕ بیٚیہِ یہٕ کالِٹی چھِ تُہُنٛز آسان ٹھیٖکھٕے پرٛٮ۪تھ ساتہٕ تہٕ تیلے کَرناوو أسۍ ایٹ اے ٹایِم ییٖتیاہ چیٖز اَتٮ۪ن آرڈَر کالٹی چھِ آسَن تُہُنٛز واریاہ اَصٕل تہٕ تَتھ چھُنہٕ وَنُن کِہیٖنۍ مگر مہربٲنی کٔرِتھ آرڈَر واتنٲیزیٚو وۄنۍ ٹایِمَس پٮ۪ٹھ تہٕ باقٕے چھُ آسَن اَتہِ سورُے ٹھیٖکھٕے اسلام علیکم